أسۍ گٔے اَکہِ دۄہ أسۍ ٲسۍ گٔمٕتۍ پِکنِک تہٕ أسۍ نیٖکھ بیتاب ویلی تَتہِ چھِ اَکھ واریاہ بوٚڑ پہاڑ وۄنۍ کٔر اَسہِ ساروِیو مشوَرٕ اَسہِ دوٚپ أسۍ کھَسو اَتھ پہاڑَس وۄنۍ لوگ اَسہِ کھَسُن پہاڑَس مگر أسۍ ٲسۍ اَمہِ برونٛہہ ٲسۍ أسۍ وارِیاہَن جایَن گٔمٕتۍ أسۍ ٲسۍ تھٔکۍ مٕتۍ وۄنۍ چھِ أسۍ کھَسان تہٕ ووکھٕ سوکھٕ ووکھٕ سوکھٕ چھِ واتان تَمہ تَم چھِ کَڑان تہٕ بیٚیہِ چھِ ترٛیشہِ چٮ۪وان ٲخٕرکار تہٕ وۄنۍ چھِ لٔگۍ توتہِ منٛز باگ وٲتۍ اَتھ پہاڑَس پٔتۍ کِنۍ آیہِ کرٛٮ۪کھ کُس تانۍ کوٗر ٲس بوٚن گٔمٕژ یہِ ٲس واریاہ زیادٕ زخمی گٔمٕژ